سٔرفِنٛگ بہتر بناونہٕ خٲطرٕ چھِ واریاہ طریٖقہ کار تہٕ یَتھ منٛز کیٚنٛہہ طریٖقہ کار یِم چھِ زِ سٔرفِنٛگ کرنہٕ خٲطرٕ چھِ مختلف برٛوزَر استعمال یِوان کرنہٕ گۄڈٕ گۄڈٕ سٔرفِنٛگ کرنہٕ خٲطرٕ یُس یہِ برٛوزَر اوس استعمال یِوان کرنہٕ تہٕ تَمہِ پتہٕ اوسُس بہٕ اوٚپیرا مِنی برٛوزَر تہِ استعمال کران یَتھ منٛز بہٕ سٔرفِنٛگ کٔرِتھ مُختلِف چیٖزَن ہنٛز زانکٲری حٲصِل کران اوسُس تہٕ یِمَن برٛوزَرَن ٲسۍ مختلف سٕپیٖڈ تہٕ چیٖزَن ہُنٛد صحیٖح صحیٖح حوالہٕ دِتھ ٲسۍ مےٚ یِم چیٖزَن ہنٛز زانکٲری فراہَم کران تہٕ تَمہِ پتہٕ کرٛوم برٛوزَر استعمال کرنہٕ سۭتۍ ہسا میجۍ مےٚ بلکل بہتر زانکٲری تہٕ تَمہِ پتہٕ اِنٹَرنیٚٹٕکۍ یا موبایِل فونَن ہنٛدۍ یِم مُختلِف فیٖچَر ٲسۍ تِم اَپڈیٹ گٔژھِتھ یا اَپ گرٛیڈ گٔژھِتھ آیہِ سانہِ سٔرفِنٛگ منٛز واریاہ بہتٔری یَتھ منٛز ہسا أسۍ پَننہِ وایِس تہٕ رِکارڈ چھِ ہیٚکان رِکارڈ کرنٕکۍ ذریعہ تہِ چھِ ہیٚکان چیٖزَن ہُنٛد اِست اِنفارمیشَن تہِ تِہنٛز زان حٲصِل کٔرِتھ اَمہِ علاوٕ یِم ہسا موبایِل فونُک کیمرہ استعمال کٔرِتھ چیٖزَن ہنٛزۍ شَکلہٕ یاد تھٲیِتھ یا تِمَن پٮ۪ٹھ اَکھ فوٹوٗگرٛاف تہنٛد کِلِک کٔرِتھ تہِ چھِ أسۍ تِتھنٕے واریاہَن چیٖزَن ہیٛونٛد انفارمیشن تہٕ تِہنٛز تواریخ تہِ تِہُنٛد اِمپیکٹہٕ تہٕ تِہنٛد تمام تَر ٲں حوالہٕ استعمال کٔرِتھ چھِ أسۍ تِہنٛز انفارمیشن تہٕ تِہنٛز زان حٲصِل کران تہٕ وارٕ وار وارٕ وار اِنٹَرنیٚٹَس منٛز اِمپرٛوٗ گٔژھِتھ فور جی یِتھ پتہٕ فایِو جی سٕپیٖڈ آسنہٕ سۭتۍ تہٕ پتہٕ فایبَر آسنٕکۍ وجہ سۭتۍ ہسا گوٚو اِنٹَرنیٚٹُک استعمال واریاہ زیادٕ تہٕ سٔرفِنٛگ ساتہٕ سۭتۍ گوٚو سٔرفِنٛگ کرنٕکۍ طریٖقہٕ تہٕ تبدیٖل تہِ یِمَن منٛز تہِ آیہِ ایٚولوشَن تہٕ کیٚنٛہہ سِٹریٹٕجیٖز یِم مےٚ ہیٚچھہِ یِم مےٚ امپرٛو کَرِ یِم سِکِل مےٚ امپرٛوٗ کٔرۍ یَتھ منٛز ہسا مےٚ ایٚجوکیشَنہٕ باپَتھ کیٚنٛہہ مخصوٗص برٛوزَر یا کیٚنٛہہ مخصوٗص سایٹہٕ استعمال کٔرِتھ یَتھ منٛز مےٚ پرٛاپَر کۄنٹیٚنٛٹ میلان اوس یَتھ منٛز ایٚجوکیشنہٕ باپَتھ تٲلیٖم باپَتھ گوٗگُل سُکالَر استعمال کٔرِتھ مختلف پیپرَن ہیٛونٛد مُختلِف بُکَن ہیٛونٛد تہِ مُختلِف ٲں رِسٲرٕچ پیپرَن ہیٛونٛد حوالہٕ میلان اوس تَمہِ علاوٕ یہِ جورنَلَن ہنٛدۍ ہیٛونٛد ایٚکسیٚس میلان اوس تہٕ واریاہ ٹیٚکنیٖک استعمال کٔرِتھ ہسا گٔے میٛانۍ سٔرفِنٛگ واریاہ اِمپرٛو تہٕ اَمہِ علاوٕ چھُ اسہِ ٲں سٔنگیٖتَس کُن میٛوزِک بوزنٕکۍ واریاہ اوپشَن تہِ ایٚولیبٕل سپدان تہٕ یِتھ کٔنۍ ہسا گٔے میٛٲنۍ سٔرفِنٛگ واریاہ اِمپرٛو چاہے ایٚجوکیشَن اوس چاہے فَن اوس چاہے برٚاڈکاسٹہٕ ٲسۍ چاہے پواڈکاسٹٕس ٲسۍ تِم سٲری ہسا چھُس بہٕ ہیٚکان اصٕل پٲٹھۍ تِہُنٛد حوالہٕ رٔٹِتھ تہٕ مختلف چیٖزَن مُتعلق زانکٲری حٲصِل کٔرِتھ اَمہِ علاوٕ مذہبی چیٖز مذہبَس سۭتۍ چھِ أسۍ ٲں تعلق تھاوان وٲلۍ چیٖز تہِ ہسا ہیٚچھۍ مےٚ سٔرفِنٛگ دوران واریاہ تہٕ یَتھ منٛز ہر کُنہِ قٕسمُک کۄنٹیٚنٛٹ تہٕ اِنٛفارمیشَن یِم دِوان چھِ تہٕ اگر کَتھ کرو زِ سٔرفِنٛگ کِتھ کٲٹھۍ ہیٚچھۍ مےٚ گۄڈٕ گۄڈٕ گۄڈٕ ٲسۍ ییٚتہِ چاینیٖز فون تہٕ تِمَن پٮ۪ٹھ اوس اِنٹَرنیٚٹ واریاہ سٕلوٚو سپدان تہٕ تِمَن پٮ۪ٹھ ہسا لوگ مےٚ گۄڈٕنیٚتھ ڈاریٚکٹ گوگلَس پٮ۪ٹھ کیٚنٛژھَن چیٖزَن ہیٛونٛد ناو سٔرٕف کَرُن تہٕ آہستہٕ آہستہٕ ہیٚوچھ مےٚ پتہٕ تہٕ کِتھ کٔنۍ ہیٚکہٕ بہٕ بہتر طریٖقَس منٛز یِم چیٖز اَصلیٛو رِزَلٹَو سۭتۍ وُچھِتھ تہٕ تَمہِ پتہٕ لٲگۍ مےٚ باقٕے برٛوزَر تہِ استعمال کَرٕنۍ تِم لٲگۍ مےٚ کرٛاس چیٚک کَرٕنۍ تہٕ کُس برٛوزَو اوس مےٚ سٕپیٖڈ دِوان کُس وٲرڈ ہیٚکو پرٛاپَرلی أسۍ دِتھ ییٚمہِ سۭتۍ مےٚ پرٛاپَر رِزَلٹہٕ میلہِ تہٕ آہستہ آہستہ گٔے میٛٲنۍ ٹیٚکنیٖک تہِ اِمپروٗ تہٕ تہٕ کوچِنٛگ یوٗتامَتھ حوالہٕ چھُ اَمہِ خٲطرٕ پیٚے نہٕ مےٚ کانٛہہ تہِ کوچِنٛگ نِنۍ یہِ چھُ خٲلی تہٕ خٲلی ٹایِم دِنَس پٮ۪ٹھ ڈِپیٚنٛڈ کران زِ اَکھ اِنسان کوٗتاہ وقت گُزارِ اِنٹَرنیٚٹَس پٮ۪ٹھ تہٕ تٔمے حِسابہٕ ہیٚکہِ سُہ پَنٕنۍ رِزَلٹہٕ اَتھ پٮ۪ٹھ گیدَر کٔرِتھ تہٕ سُہ ہیٚکہِ مختلف چیٖزَن ہنٛز زان حٲصِل کٔرِتھ